یہِ پروڈکٹ چھُ واریاہ اَصٕل مےٚ مِلیو اَمہِ سۭتۍ واریاہ فٲیدٕ تہٕ مےٚ چھُنہٕ کانٛہہ اَفسوٗس زِ مےٚ کَریو یہِ پروڈکٹہٕ آرڈر